ڈایبٹیٖز یَتھ أسۍ کٲشِر پٲٹھۍ ونان چھِ شُگر شُگرٕ باپتھ چھِ سانؠن گامَن منٛز گریلوٗ واریاہ عٮ۪لاج یَتھ منٛز أسۍ زٔمیٖنَن منٛز اکھ کُل وۄپداوان یَتھ أسۍ ٹیٚٹھوٮ۪ن وَنان چھِ تہٕ یِم شُگر پیشَنٹ چھِ یِہوے ٹیٚٹھوٮ۪ن کھیٚوان بیاکھ عٮ۪لاج چھُ یُس سانؠن گامَن منٛز گژھان چھُ یِم چھِ صُبحٲے سکلے میٛادس باتھ کران بیاکھ عٮ۪لاج چھُ یِم چھِ لیپٹن چاے کھنٛڈٕ بغٲر چیٚوان بیاکھ چھُ یِم ایلویرا کھیٚوان